ییٚتِچ نیٚٹو لینگویٚج چھےٚ سٲنۍ ایل وَن لینگویٚج چھےٚ کَشمیٖری لینگویٚج مگر آزکَل ہَسا چھِ اَسہِ مطلب مٔشرٲومٕژ پَنٕنۍ لینگویٚج ہۄس اَسہِ سٲنۍ پَنٕنۍ کشمیٖری لینگویٚج ٲس أسۍ ہَسا چھِ عادی گٔمٕژ باقٮ۪ن لینگویٚجَن کُن اور بیٚیہِ ہَسا ٲس أسۍ اردوٗ لینگویٚج تہِ بولان لیکِن ییٚلہِ سٲنۍ کَشمیٖرٕچ کَتھ چھِ أسۍ کَران أسۍ چھِ سٲنۍ پہچان اَسہِ ہَسا اوس یہِ کَلچَر یہِ کَشمیٖری لینگویٚج ہٕنٛز لیکِن وِد ٹایِم یوٗتاہ یوٗتاہ ٹایِم چھُ بَڑان اَسہِ ہَسا چھِ پَننٕی یہِ لینگویٚج مٔشراوان ڈے باے ڈے یوٗتاہ یوٗتاہ دۄہ دۄہ چھ نیران اور واریاہ لُکھ ہَسا چھِ آز تہِ سٲنِس ایریاہَس مَنٛز یِم اردوٗ چھِ بولان أڑۍ مگر أسۍ اگر أسۍ جَنرَلَس مَنٛز کَتھ کَرو أسۍ ییٚتہِ ہَسا چھِ بولان کَشمیٖری لینگویٚج اگر وۄنۍ جَنرَلَس مَنٛز بہٕ کَتھ کَرٕ ساروی کھۄتہٕ کامَن لینگویٚج کیاہ چھِ کٔمنِکیٚشَن خٲطرٕ تہٕ سۄ کیازِ چھےٚ مےٚ چھُ باسان ساروی کھۄتہٕ بیوٗٹِفُل لینگویٚج چھِ أکِس اِنسان سٕندۍ خٲطرٕ یوٗنِؤرسَل لینگویٚج وۄنۍ ترٲیِو تُہۍ یوٗنِؤرسَل لینگویٚج تہِ سایڈسٕے لیکِن بیاکھ اَکھ اِنسان ہیٚکہِ نہٕ سَمجِتھ اَتھ چیزَس کِہیٖنۍ یوٗنِؤرسَل لینگویٚج گٔے ہے تہٕ گٔے کیاہ جَسچٲرٕس کَرٕنۍ یوٗز باڈی لینگویٚج یہِ ہَسا چھِ یِوان یوٗنِؤرسَلسٕے مَنٛز سۄ لینگویٚج یُس نہٕ آم اِنسان چھِ ہیکان سَمجِتھ کیٚنٛہہ تَتھ ہَسا چھِ تَتھ یوٗنِؤرسَل لینگویٚج پرٮ۪تھ کانہہ سَمجِتھ ہیکان سُہ ہَسا چھُنہٕ یہِ کیٚنٛہہ مطلب أکِس اِنسانَس اگر بہٕ کَشمیٖری بولہٕ بہِ زَن بولہٕ اَمریکہِ کِس کشمیٖری تٔمِس ییہِ نہٕ سَمٕج کِہیٖنۍ یوٗنِؤرسَل لینگویٚجِچ چھِ أسۍ کَتھ کَران سۄ ہَسا چھِ یِوان پرٛٮ۪تھ کٲنسہِ سَمٕجھ سُہ ہَسا چھِ أسۍ اِشارو سۭتۍ تھاوان سُہ ہَسا چھِ أسۍ سمجان کیاہ چھُ کَتٮ۪تھ چھِ تکلیٖف کَتٮ۪تھ چھِ ٹٮ۪مپَر کَتٮ۪تھ ہَسا چھِ مطلب نۄقصان کَتٮ۪تھ واتہِ یہِ تہِ چھِ اَکہِ قسمٕچ لینگویٚجی یِوان لیکِن سُہ آزکَل ہَسا چھِ کٔمنِکیٚشَن خٲطرٕ اِنگلِش لینگویٚج یہِ کہِ یۄس کہِ واریاہ اہم چھےٚ ضروٗری چھےٚ تہِ کیازِ ییٚلہِ أسۍ اِنگلِش لینگویٚج ہِنٛز کَتھ چھِ کَران یِہٕے ہَسا چھِ سۄ کامَن لینگویٚج یۄس پرٮ۪تھ کُنہِ جایہِ چھےٚ یوٗز گَژھان وٲلڈس مَنٛز پرٮ۪تھ کُنہِ کورنَرَس مَنٛز اَتھ ہَسا چھِ وَنان تَوے اِنٹَرنیٚشنَل لینگویٚج یہِ ہَسا چھِ یِوان پرٮ۪تھ کُنہِ جایہِ بولنہٕ وٲلڈس مَنٛز اگر أسۍ جَنرَلَس مَنٛز کَتھ کَرو جَنرَلَس منٛز ہَسا چھِ سَتھ ساس اَکھ ہَتھ تہٕ کُنہٲٹھ کِنہٕ اَکھ ہَتھ تہٕ کیتھانۍ لینگویٚج ہَسا چھِ وٲلڈس مَنٛز یَتھ مَنٛز ڈِفرَنٹ لینگویٚجِز چھےٚ لیکِن اَگر بہٕ پَنٕنۍ کَتھ کَرٕ أسۍ چھِ کٔشمیری لینگویٚج بولان وۄنۍ ما ہیکہٕ بہٕ یہِ لینگویٚج بوٗلِتھ کَش عربَس مَنٛز یا باقٮ۪ن کَنٹرِیَن مَنٛز سۄ کَشمیٖری یۄس یہِ آم لینگویٚج چھِ کامَن چھِ موسٹ کامَن لینگویج سۄ ہَسا چھِ اِنگلِش امہِ سۭتۍ ہَسا چھِ واریاہ ہیلَپ مِلان اَسہِ اَگر أسۍ کُنہِ تہِ جایہِ گَژھو لُکھ چھِ یِوان بیکہِ ایریاہَن پٮ۪ٹھ باقٮَ۪ن کَنٹریَن پٮ۪ٹھ تم ہَسا چھِ تم تہِ چھُ اِنگلِشَسی مَنٛز کَتھ کَران یہِ ہَسا چھِ کامَن لینگویٚج فار آل پیٖپُل ییٖتیاہ أندۍ پٔکۍ چھِ لُکھ اَسہِ ییٖتیاہ باقٮَ۪ن کَنٹریَن لُکھ چھِ تِمَن چھِ پَتہ یہِ لینگویٚج چھِ پرٮ۪تھ کانہہ بولان اِنگلِش تم ہَسا چھِ تَتہِ کَمنِکیٚٹ کَران اِنٹَریکٹ کَران لُکَن سۭتۍ بات چیٖت کَران اَمے لینگویٚج سۭتۍ بِزنِس آسہِ کَرُن کَتھ بات آسہِ کَرُن اِنٹَروِیوَس مَنٛز آسہِ کُنہ جایہِ گَژھُن یا اَگر أسۍ کَتھ کَرو پَننہِ سیلِبَسٕچ سون سیلِبَس ہَسا چھُ اَسہِ چھُ اگر پَرُن آسان یوٗجوَلی اَسہِ ہَسا چھِ کشیٖرِ مَنٛز چھِ اَسہِ فارمَل لینگویٚج اِنگلِش تہِ اردوٗ اَگر اَسہِ کیٚنٛہہ ایپلِکیٚشَن چھِ آسان لٮ۪کھٕنۍ أسۍ چھِنہٕ کشمیٖری پٲٹھۍ عام طور لٮ۪کھان کیٚنٛہہ أسۍ ہَسا چھِ آلدو اَسہِ ہَسا چھِ پَنٕنۍ نیٹِو لینگویٚج کَشمیٖری مگر أسۍ ہَسا چھِ لیکھان سُہ تہِ اِنگلِشی پٲٹھۍ گوٚو اَمِیُٛک مطلب گوٚو کہِ یہِ ساروی کھۄتہٕ کامَن چھےٚ لینگویٚج سُہ ہَسا چھِ یوٗز یِوان کَرنہٕ پوٗرٕ وٲلڈس مَنٛز سُہ ہَسا چھِ اِنگلِش لینگویٚج یہ ہسا چھِ لِنک کِران اَتھ چھِ وَنان اِنگلِش پٲٹھۍ لِنگوا فریٚنکا یہِ ہَسا چھُ لِنک کَران لِنگوا فریٚنکا یہِ چھُ کَران کۄریکٹ لُکَن پانہٕ وٕنۍ اَمہِ سۭتۍ ہَسا چھِ أسۍ اَکھ أکِس سۭتۍ بات ہیکان کٔرِتھ تۄہہِ آسیو بِزنِس کَرُن تُہۍ ہَسا ہیکِو اِنگلِش پٲٹھۍ کَتھ کرِتھ تٔمِس نَفرَس سۭتۍ سَمجٲیِتھ سُہ تہِ کیاہ سُہ ہَسا ہیکہِ نہٕ تُہنٛز لینگویٚج سَمجِتھ کیٚنٛہہ یا تۄہہِ آسیو کُنہِ جایہِ گَژھُن کُنہِ جایہِ چھُو تۄہہِ جاب کَرُن ییٚلہِ تُہۍ اِنگلِش پٲٹھۍ چھُو کَتھ کَران تٔمِس سۭتۍ تِم ہَسا چھِ ہیکان سَمجِتھ کیٚنٛہہ تُہۍ گٔژھتو اِنڈیاہَس مَنٛز کُنہِ تہِ جایہِ اِنڈیاہَس مَنٛز چھِ واریاہ لینگویٚج آلموسٹ چھِ أڑۍ وَنان شُراہ شٮ۪تھ أڑۍ چھِ وَنان زٕ ہَتھ کٮ۪تھانۍ أڑۍ چھِ وَنان اَکھ ہَتھ تہٕ کٮ۪تھانۍ لیکِن اگر أسۍ کَتھ کَرو پنجابی چھےٚ ہِندی چھےٚ گُجراتی چھےٚ یا کشمیٖری چھےٚ یا اردوٗ چھےٚ واریاہ لینگویج ہَسا چھےٚ اِتھے کٔنۍ کیرَلییَن مَلالِیَم چھےٚ یِم لُکھ چھِ بولان اگر تُہۍ تِمَن سۭتۍ کَتھ کٔرِو تِم ہَسا ہیٚکَن نہٕ کٲشُر سَمجِتھ کیٚنٛہہ خال کانہہ چھُ آسان یُس سَمجِتھ چھُ ہیکان لیکِن ییٚلہِ أسۍ جَنرَل چھِ أسۍ کَران کامَن لینگویٚج ہٕنٛز کَتھ تَتھ مَنٛز ہَسا چھِ یِوان اَسہِ کامَن لینگویٚج مَنز اِنگلِش ییٚلہِ تہِ أسۍ کُنہِ جایہِ چھِ گَژھان اگر نہٕ لُکھ سَمجان چھِ سٲنۍ لینگویٚج تمَن اگر تکلیٖف چھِ گَژھان سَمجِنَس مَنٛز تم چھِ وَنان تُہۍ کیاہ وَنان اَسہِ چھُنہٕ تُہند یِوان سمجی پَتہٕ ہَسا چھِ أسۍ وَنان تمَن اِنگلِش پٲٹھۍ پَتہِ چھُ تِمَن یِوان کَتھ سَمٕجھ گوٚو اَمِیُٛک مطلب گوٚو یۄس یہِ اِنگلِش لینگویٚج چھےٚ یہِ ہَسا چھِ واریاہ کامَن لینگویٚج یُس پرٮ۪تھ کُنہِ جایہِ چھِ کَمنکیٚشَن خٲطرٕ پٔرپَز خٲطرٕ یوٗز گَژھان بیٚیہِ چھِ اَمِکۍ فٲیدات اَسہِ پَتہ یُس مےٚ آلریڈی تۄہہِ سۭتۍ شِیَر کٔرۍ یہِ ہَسا چھُ اِنٹَروِون مَنز ہیٚلپ کَران ایکزامَس مَنز چھُ اَسہِ ہیٚلپ کَران یہِ اَگر تۄہہِ لینگویٚج آسہِ تُہۍ ہیٚکو پانے لیکِھتھ کٲنسہِ سۭتۍ آسیو کانہہ چیٖز آسیو کٲنسہِ سمجاوُن سُہ تہِ ہَسا ہیٚکِو سمجٲیِتھ تُہۍ عرَبِک لینگویٚج چھےٚ نَفَر ہیٚکہِ نہٕ عرَبِک سَمجِتھ کیٚنٛہہ چلو أسۍ ہیٚکو سمجِتھ خال کانہہ کَتھ یا پٔرشِیَن لینگویٚج چھِ أسۍ ما ہیکو سمجِتھ ییٚلہِ أسۍ کَتھ چھِ کَران ایران کِس نَفرَس سۭتۍ سُہ چھُ بولان پٔرشِیَن یا تُرکِش چھُ کانہہ نَفَر تُم ہیکَن نہٕ سٲنۍ لینگویٚج بولِتھ کیٚنٛہہ أسۍ ہَسا چھِ تمَن سۭتۍ کَران کَتھ اِنگلِش پٲٹھۍ یا بہٕ چھُس کَران واریاہَن نَفرَن سۭتۍ کَتھ یِم نیٹِو پٔلیسَن پٮ۪ٹھ چھِ ایمیرِکا پٮ۪ٹھ چھِ بِرٹٕن پٮ۪ٹھ چھِ یا اِنڈونیٚشا پٮ۪ٹھ چھِ مَراکو پٮ۪ٹھ چھِ تِم چھِ دِفرَنٹ لینگویٚج بولان اگر بہٕ تمَن سۭتۍ کٲشِر پٲٹھۍ کَرٕ کَتھ تمَن ہَسا ییہِ نہٕ میٲنۍ لینگویٚج سَمٕجھ کیٚنٛہہ تو تَتٮ۪تھ چھُس بہٕ یہِ لینگویٚج کَران یوٗز سۄ کۄس گٔے سۄ گٔے اِنگلِش لینگویٚج اِنگلِش لینگویٚج ہسا چھِ ساروی کھۄتہٕ کامَن لینگویٚج یُس أسۍ پرٮ۪تھ کُنہِ جایہِ چھِ یوٗز کَران